اسلامُ علیکم ورحمة الله وبرکاتہ کیاہ سا ہے دانِش صٲب ٹھیٖک چھِو گَرٕبار چھا ٹھیٖک ممی چھے ٹھیٖک اَچھا ژٕ وَن تہٕ مےٚ ژٕ یہِ کۄلگٲمِس منٛز سٲنِس ییٚتہِ یہِ مین کۄلگٲمِس منٛز دَپان نوٚو ریسٹورنٛٹا پیومُت خبَر کیاہ سیٚوَن ڈیز کیف دَپان حظ تَتہِ چھُ اَکھ نو واز تہٕ اوٚنمُت شَہرٕ پؠٹھ تہٕ سُہ چھُ واریاہ واریاہ اَصٕل سیٖن بَناوان تہٕ مُختٔلِف قٕسمٕکۍ سیٖن چھِ تَتہِ آسان تہٕ بیٚیہِ دپان دَپان صفٲیی واریاہ اَصٕل پٲٹھۍ بیٚیہِ دپان تتہِ چھِ لایٹہٕ وایٹہٕ اَصل پٲٹھۍ تِمو تھامژٕ فین وین اے سی بی سی تھٲمٕتۍ تِمو مےٚ آو بوٗز تہٕ مگر مےٚ دوٚپ راتھ دوٚپ بیٚیہِ دوٚپ بیٚیہِ دوستَن دوٚپُن ہے دانِش صٲب بہٕ اوسُس راتھ تور گوٚمُت تٔمۍ ٲس تور پَنٕنۍ گَرِکۍ نِمٕتۍ موج ووج ٲس نہٕ تور نِمٕژ تِمو ہسا کھیٚو تَتہِ واریاہ تہٕ مےٚ ہسا اوس ژٕ جِگر یہِ وَنُن زِ ژٕ وَن تہٕ مےٚ تَتہِ کیُتھ چھُ حِساب حِساب کِتابہ کیٛاہ چھُ تتہِ یِتھ پٲٹھۍ چھا ٹھیٖکٕے یِم تتِکۍ تِم نفر چھِ تِم چھا اصل پٲٹھۍ پیش یِوان جَل مہ چھِ کران تہٕ پونٛسہٕ مہ چھِ زیادٕ ہؠوان بیٚیہِ خاص کر تِکیازِ لگس ژٕ چھے پَیہِ سٲنۍ پونٛسہٕ منٛز جادٕ ہیٚوان تہٕ باقٕے اَسلام یہِ اوسُم وَنُن